اَسلامُ علیکُم وعلیکُم اسلام تُہۍ چھُو حظ ٹھیٖک آ بہٕ چھَس اَکھ فَنٛگشَن آرگَنایزَر بہٕ چھَس واریاہَن جایَن فَنٛگشَن آرگَنایِز کَران تہٕ مےٚ چھُ وٕنکٮ۪سَن مےٚ کوٚروٕ تۄہہِ یِتھ پٲٹھۍ فون کہِ تُہۍ چھُو تۄہہِ چھُو پَیش تُہۍ چھُو پَیشٕہ سۭتۍ اَکھ سِنٛگَر مےٚ چھُ اکھ فَنٛگشَن پگاہ شامَن بہٕ چھَس یَژھان تۄہہِ دعوت دیُن تَتھ فَنٛگشَنَس منٛز تُہۍ گٔیو زٕ یا ترٛےٚ لایٚپہٕ تُہۍ وٕچھِو حظ پَنُن شڈیوٗل اگر حظ تَتھ منٛز کیٚنٛہہ چینٛج آسہِ کَرُن تُہۍ کٔرۍ زیٚو مےٚ فون تہٕ بہٕ وٕچھِ تَتھ منٛز اگر کیٚنٛہہ کیٚنٛہہ چینٛجز پاسِبٕل گٔے بہٕ حظ کَرٕ مگر یہِ حظ چھُ مےٚ بیٚنہِ ہٕنٛز اٮ۪نگیجمٮ۪نٛٹ تَوَے چھُ مےٚ واریاہ زیادٕ سُہ چھا تُہٕنٛز واریاہ زیادٕ بوٚڑ فین تَوَے چھُ مےٚ تُہٕنٛز واریاہ زیادٕ ضوٚرَتھ

ہے ٹایمِنٛگ حظ یہِ حظ حظ وقت ٲسۍ یِہوے ژور یا پانٛژھ بَجَے ہیوٗ اَد حظ چلو شُکریہ